بہٕ چھُس کَران کٕلایمبِنٛگ یہِ ہٮ۪کن بہٕ واریاہو چیٖزو سۭتۍ کٔرِتھ ؤنِتھ تِکیازِ گۄڈٕنٮ۪تھ چھُس بہٕ وَنان اَتھ منٛز چھُ کھۄژان تہِ چھِ اِنسان یُس کھۄتہِ اَتھ منٛز کٕلایمبِنٛگ کَران سُہ مَرِ گۄڈَے تِکیٛازِ یُس کٕلایمبِنٛگ چھِ یہِ چھُ اَکھ بوٚڈ بار اَکھ آرٹ اَکھ اَتھ أسۍ وَنان چھِ أسۍ اَکھ یہِ ہٮ۪کو أسۍ آرٹ اَکھ تہِ ؤنِتھ ییٚمہِ حِساب أسۍ کامٲرسَس منٛز چھِ وَنان کم سٕٹرٛٮ۪شٹِکٕس چھِ سٕٹرٛٮ۪شٹِکٕس تہِ تہِ ساینَس سُہ چھِ اَکھ آرٹ تہِ ساینَس ایز وٮ۪ل ایز آرٹ یہِ تہِ چھُ اَکھ ساینَس تہٕ یہِ چھُ آٹ اَکھ ساینَس حِسابہٕ تِکیٛازِ یَتھ یہِ کھَسُن چھُ یہِ چھُ اَکھ طریٖقہٕ پٮ۪وان لَگاوُن تَتھ گوٚژھ آسُن اَکھ ساینَس تہِ اَکھ ساینَس فِکشَن بیٚیہِ گوٚژھ آسُن اَکھ آرٹ طٔریٖقہٕ یِم چھِ اَتھ منٛز مین چیٖز یِم ضوٚرتھ چھِ لَگان اِنسانَس تَوَے چھُس بہٕ وَنان مین چیٖز یُس یہِ یُس یہِ کٕلایمِنٛگ چھِ یہِ چھِ واریاہ کھۄتہٕ بوٚڈ آٹ یُس ضوٚرَتھ چھِ لَگان اِنسانَس بیٚیہِ کُنہِ چیٖز منٛز تَوَے چھُس بہٕ وَنان مین چیٖز یہِ آٹہ یہِ آٹ ڈیوولَپم۪نٛٹ کَرُن چھِ اَکھ بٔڑ بار خصوٗصیت یہِ یُتھُے أسۍ اٮ۪ڈوٮ۪ونچَر چھِ کَران یُتھُے اگر یُس یُس تہِ کھۄتہِ یہِ مکلہِ گۄڈَے گۄڈَے وَہَم مین چیٖز چھِ دٔلیٖل اَکھ چیٖز اَسہِ پَزِ نہٕ کھۄژُن ووژُن کیٚنٛہہ یہِ چھِ اَکھ بٔڑ بار خصوٗصیت اَسہِ جوانَن یُس تہِ اَتھ منٛز کھوٚژ سُہ موٗد گۄڈَے تۄہہِ آسیو اَکھ کَہاوَت تہِ بوٗزمُت کھۄژنہٕ پَتَے چھُ اِنسان زینان یہِ یہِ تۄہہِ آسیو نہٕ یہِ پوٗرٕ آمُت سَمٕجھ کینٛہہ تِکیٛاز اَتھ چھِ اُردوٗ پٲٹھۍ وَنان ڈر کے آگے جیٖت ہے یہِ ووٚنمو مےٚ تۄہہِ اَمہِ موٗجوٗب تِکیٛازِ أسۍ چھِ کٔشیٖرِ ہِنٛز زبانہِ نِش تہِ گٔمٕتۍ بے خبر یُس یہِ کٔشیٖرِ زبان چھِ یہِ اَتھ پَزِ یہِ پرٛموٹ کَرٕنۍ یِتھ اَتھ منٛز وَنہٕ نہٕ بہٕ یہِ کَتھ کینٛہہ بہٕ گوس پنٛنِس لیکچَرَس منٛز اورٕ یور میٛٲنۍ کَتھ چھِ وٕنۍکٮ۪س اٮ۪ڈوٮ۪نچرَس مُتعلِق مین چیٖز اٮ۪ڈوٮ۪نچر کٕلایمبِنٛگ یُتھُے یُتھُے اِنسان نیرِ اٮ۪ڈوٮ۪نچَر کَرنہِ أمِس پَزِ نہٕ کھۄژُن کینٛہہ تِکیٛازِ گۄڈنیُک چیٖز أمِس ترٛاوُن یہِ ڈَر گَرِ یُس ڈَر اوٚن سۭتۍ یہِ ہیٚکہِ نہٕ یہِ کٔرِتھ کیٚنٛہہ تِکیٛازِ یہِ مَرِ گۄڈَے أمِس چھِ گۄڈنٮتھٕے پھیرٕ یہِ چھُ یہِ چھُ کھۄژان گۄڈَے یہِ کیٛاہ پَتہٕ کٕلایمبِنٛگ کَرِ أمِس کَرِ تھار رَزِ تھپھ کَرنہٕ وِزِ أمِس چھِ مین چیٖز تھاو کَرُن تَوَے چھُس بہٕ وَنان گۄڈَے یہِ مہ ٲسِو کَران کیٚنٛہہ یہِ چھےٚ مین چیٖز یُس ضوٚرَتھ لَگٮ۪س تَوَے چھُو اٮ۪ڈوینچر کَران تَمہِ آیہِ یُس اِنسانَس لَگہِ آسہِ مین چیٖز ضوٚرَتھ اٮ۪ڈوینچرَس منٛز چھِ أسۍ کَران مین چیٖز یُتھٕے أسۍ کھۄ یِتھُے أسۍ اِنسانَس ہیٚکہِ کھۄژُن أمِس پزِ سُہ چیٖز کَرُن یاد یُس یہِ لۄکٹہِ اوس کھۄژان وُنک۪س چھِنہٕ کھۄژان کینٛہہ تَوَے پے مین چیٖز أسۍ ٲسۍ لۄکٹہِ ٲسۍ کھۄژان أسۍ أسۍ نہٕ بَران کُنسی زٔنِس نیرنَس نٮ۪بَر کینٛہہ آز چھِ أسۍ نیران واو بہٕ چھُسَکھ وَنان یہِ بہٕ چھُس پَنُن وَنان تُہُنٛد چھُس نہٕ بہٕ وَنان کیٚنٛہہ تُہۍ مہٕ ٲسِو وٕنہِ تہِ کھۄژان یہِ چھےٚ اَکھ بٔڑ بار خصوٗصیت اَسہِ سارنِیَن ٲسمٕژ کیٛازِ یہِ کٔشیٖرِ ہِنٛد کٮ۪ن چھِ یہِ بٔڑ بار اَسہِ پرٛابلِم تہِ وَنان تہِ چھِ اَسہِ خصوٗصیات تہِ چھِ أسۍ وَنان کھۄژان چھِ أسۍ اَسہِ ٲسۍ کھۄژان لۄکٹہِ نیرو أسۍ نٮ۪بَر مگر اَسہِ ٲسۍ لۄکٹیو او رانٛٹسہ آیو نَتہٕ ہہ نیرہو أسۍ رانٛٹس سۄ رانٛٹَس تہِ وٕچھ نہٕ مےٚ زانٛہہ یہِ چھِ اَکھ مین چیٖز اَسہِ پرٛابلِم اَسہِ لُکَن یہِ رانٛٹَس تہِ ہووُکھ نہٕ اَسہِ گَرِکیو زانٛہہ پَتہٕ تھٔوٕکھ وَہمہٕ رانٛٹَسا آز تہِ آز تہِ چھِ شُرٮ۪ن وَنان یُتُے رانٛٹَسا ہاوان موبایلَس پٮ۪ٹھ رانٛٹَس کشمیٖری بیٚیہِ کیٛاہ ہاونَکھ امہِ کھۄتہٕ ہاونَس کشمیٖری کٕلایمب کٕلایمبِنٛگ تہِ مےٚ چھِ کَرُن پہاڑَس کَمہِ آیہِ چھِ کھَسُن مگر سُہ ہاونَکھ نہٕ کیٚنٛہہ تَوَے چھُس بہٕ وَنان مین چیٖز یہِ کَران یہِ یہِ مَدَد اَسہِ سارنٕیَن یہِ چھِ اَکھ بوٚڈ بار اَصٕل چیٖز اَسہِ ضوٚرَتھ چھِ لَگان سارنِین بہٕ اوسو وَنان یہِ کٔرِو اَمہِ سۭتۍ پٔکِو برٛونٛہہ تُھۍ سٲری تہٕ أسۍ تہِ پَکو برونٛہہ أسۍ نیرو کلایمبِنٛگ کَرنہِ یُتھُے بہٕ نیرٕ کلایمبِنٛگ کَرنہِ بہٕ لَگ گۄڈنچی رَز ہیوٚر کُن کُن طریٖق کھسہٕ بہٕ ہیوٚر مگر کٕلامبِنٛگ یہِ کٕلامبِنٛگ چھِ مےٚ ضوٚرَتھ لَگان میٛٲنۍ راز یہِ راتھٕے أنۍ مےٚ رَز اکھ نٔو مگر سُہ چھِ تھوڑا ژھوٚٹ مےٚ چھِ باسان مےٚ چھِ بیٛاکھ کَرٕنۍ اَکھ آرڈَر یہِ چھِ مین مےٚ لگان ضوٚرتھ یہِ رَز کَمہِ آیہِ اَنہٕ بہٕ یہِ رَز چھِ یوٗتاہ چھِ مےٚ اَمیُک چشکہٕ بہٕ کیٛاہ کھوژٕ پَگاہ تَتھ پہاڑَس کھَسنَس نَتہٕ گۄڈَے سونچ چاے پیوس تیٚلہِ مَۄکلے سُہ